یُس کَشمیٖری کَلچَر چھُنا سُہ چھُ باقیَن کَلچَرَن کھۄتہٕ یِتھ کٔنۍ ڈِفرَنٛٹ کہِ کَشمیٖری کَلچَر چھُنہٕ ایٚڈاپٹہٕ کَران وٮ۪سٹٲرٕن کِہیٖنۍ نہٕ زیادٕ تَر لایِک ویسٹٲرٕن کَلچَرَس منٛز کیٛاہ چھُ گژھان یِم چھِ میک اَپ ویک اپ کَران ییٚتہِ چھُنہٕ تیوٗت کینٛہہ بیٚیہِ تھاوان نہٕ یِم کَلَس وَلَس ڈُپٹہٕ کینٛہہ ییٚتہِ چھِ آسان کَلَس تھاوُن ڈُپٹہٕ بیٚیہِ چھِ گژھان دٔلیٖل کہِ اَتھ چھِ جیٖنٕز وِیٖنٕز ٹرٛینٛڈ یُس نہٕ ییٚتہِ کٔشیٖرِ منٛز اَسہِ وٕنہِ ٹرٛٮ۪نٛڈ چھُ کِہیٖنۍ نہٕ بیٚیہِ چھُ أسۍ چھِ ییٚتہِ لاگان پھٮ۪رَن یُس پھٮ۪رَن چھُ سُہ چھُ ٹریڈِشنَل ڈرٛٮ۪س کَشمیٖری پیٖپٕلَن ہُنٛد یُس کہِ باقیَن جایَن چھُنہٕ کینٛہہ بیٚیہِ چھِ ییٚتہِ کٕلایمیٹ چینٛج چھِ کٕلایمیٹَس چھِ اَسہِ ییٚتہِ چھُ زیادٕ وَنٛدٕ آسان ایز کَمپیٲڈ ٹُو رٮ۪تہٕ کول باقیَن مُلکَن مَنٛز چھُ زیادٕ گَرم اِنڈیاہَس منٛز چھُ زیادٕ گَرم آسان لیکِن ییٚتہِ کیاہ چھُ دٔلیٖل ییٚتہِ چھُ زیادٕ رٮ۪تہٕ کوٚل آسان بیٚیہِ چھُ یہِ شیٖن پیٚوان یُس زَن کہِ باقیَن جایَن چھُنہٕ پیٚوان کِہیٖنۍ تہِ کٕلایمیٹ چینٛج یا یہِ چھُ وۄنۍ چھُ گلوبَل گٔے چینٛج گٔے پٔتمہِ رٮ۪تہٕ پٮ۪ٹھ واریاہ زیادٕ مگر سٹل چھِ ییٚتہِ وِنٹَر یِوان زیادٕ تَر وٕچھنہٕ ییٚتہِ چھُنہٕ سَمَر زیادٕ تَر ٹایمہٕ سِٹے کَران کِہیٖنۍ نہٕ پَتہٕ گوٚو فُڈ تہٕ ییٚتیُک فُڈ چھُ ڈِفرَنٹ باقٕیو مُلکو کھۄتہٕ یِتھ کٔنۍ زِ ییٚتہِ چھِ گژھان کٲم یہِ تہِ چھِ أسۍ کھٮ۪وان وازٕوان یہِ چھُ اَسہِ کَلچَر ییٚلہِ اَسہِ خانٛدَر واندَر چھُ آسان أسۍ چھِ کھٮ۪وان وازوان یُس زَن باقٕیَن مُلکَن منٛز چھِنہٕ کھٮ۪وان وازوان وازوان کِہیٖنۍ نہٕ بیٚیہِ چھُ اَسہِ ییٚتہِ کَشمیٖری فُڈ أسۍ چھِ رایِس چھِ اَسہِ واریاہ زیادٕ فیمَس أسۍ چھِ زیادٕ تَر کھٮ۪وان بَتہٕ تہٕ یُس نہٕ زَن باقیَن جایَن منٛز چھِ بَدَل بَدَل چیٖز یِوان وٕچھنہٕ ژۄچہِ وۄچہِ یہِ چھِ أسۍ زیادٕ کھٮ۪وان بَتہٕ